میٛانہِ اَندازٕ یوٚتانۍ میون خیال چھُ یوگا یُس سِٹاٹ کَرنُک مان ژٕ ایج چھےٚ سُہ چھُ اَرداہ پٮ۪ٹھ سٹاٹ اَرداہ چھِ واریاہ پَنٛداہ تہِ چھِ اَصٕل اَرداہ پَنٛداہ چھِ واریاہ اَصٕل اَگر اِنسان یوگا کَرِ یوگا کَرنہٕ سۭتۍ چھِ اَسہِ واریاہ اٮ۪ڈِونٹیٚجٕز مِلان نَمبر وَن کہِ أسۍ چھِ تَندرُست روزان نَمبر اَکھ چھِ أسۍ تندرُستہٕ روزان نمر زٕ چھِ سُے سون خوٗن چھُ یہِ چھُ دورٕ کَران اَمہِ سۭتۍ چھُ اَسہِ یُس بی پی چھُ آسان کٲنٛسہِ اِنسانَس اگر بٕلَڈ پرٮ۪شَر کرِ چھُ کھَسان تٔمِس چھُ سُہ کَنٹرول گژھان یعنی کہِ بٕلَڈ پریٚشَر چھِ اکھ سۄ بٮ۪مٲرۍ ییٚمہِ سات ییٚمہِ سۭتۍ اِنسان اَکھ مٔرِتھ ہٮ۪کہِ مگر اگر اَکھ اِنسان یوگا کَرِ یوگا سۭتۍ چھِ بٕلَڈ پریٚشَر بَرابر روزان دوٚیِم چیٖز کہِ یوگا کَرنہٕ سۭتۍ چھُ سون اگر خوٗن موٹا چھِ تھوڑا تَنان تہِ اگر أسۍ اٮ۪کزَرسایز ژَرِ ژَرِ کَرو اگر أسۍ کیٚنٛہہ غلازت انٛدر آسہِ سَہ نیرِ یوگا کَرنہٕ سۭتۍ نٮ۪بر تہٕ یِم چیٖز چھِ یوگا سۭتۍ گژھان یوگا سۭتۍ چھِ أسہِ اَگر کُنہِ مان ژٕ اَسہِ أسۍ آسو سُستہٕ آسو أسۍ تہٕ سُہ سُستہٕ نِش چھُ اَسہِ سُہ سُستہٕ گی چھِ اَسہِ ژَلان أسۍ چھِ تندرُست تازٕ گَژھان یوگا گَژھِ ہمیشہِ صُبحٲے تہِ کَرُن دُپہرس تہِ کَرُن اِونِگَس تہِ کَرُن میٛانہِ خیال گَژھِ ترٛیہِ لَٹہِ کَرُن یوگا یوگا سۭتۍ چھِ اگر کٲنٛسہِ اِنسانَس ویٹ ژوٚر آسہِ اگر سُہ یوگا کَنٛٹِنوٗ کَرِ یوگا سۭتۍ چھِ أمۍ سُنٛد ویٹ کَم گژھان یوگا چھُ اَکھ واریاہ اَصٕل پرٛٮ۪کٹِس ییٚمہِ سۭتۍ اَکھ اِنسان پَنُن صحت ٹھیٖک چھِ ہٮ۪کان تھٲیِتھ یوگاہَس منٛز یوگا یوگا سۭتۍ خٲلی پَنُن صحت ٹھیٖکھٕے یوت نہٕ کِہیٖنۍ کہِ بٔلکہِ اَمہِ وغٲر باقٕے چیٖز تہِ چھِ اَتھ منٛز یِم اَسہِ مَدتھ یوگا کَرنہٕ سۭتۍ مَدتھ مِلان چھِ فار اٮ۪گزامپٕل سون دٮ۪ماغ دٮ۪ماغ چھُ سُون ٹھیٖک روزان یا اِتھَے کَنتھ اَگر کُنہِ تانَس دَگ آسہِ اگر یوگا کَرو سۄ دَگ چھِ دوٗر گَژھان یا اِتھ اِتھَے کَنتھ دۄہ چھِ نیران اَصٕل تَندرُستہٕ دۄہ چھِ نیران اَمہِ سۭتۍ سُستٕگی چھِ ژَلان سۄ چھِ دوٗر گَژھان یوگا کَرنہٕ سۭتۍ اِسلیے یوگا چھِ واریاہ اَصلی اَصٕل چیٖز یہِ گَژھِ کَرُن تہٕ اَتھ چھِ واریاہ فٲیدٕ تہِ